أسۍ چھِ گھرِ پی مارٕک تیٖل کران استعمال سُہ چھُ صحتہٕ خٲطرٕ واریاہ اصٕل تَمہِ سۭتۍ چھَنہٕ کانٛہہ تہِ بیٚمٲرۍ گَژھان کیٚنٛہہ سُہ چھِ سٲنۍ أنٛدۍ پٔکۍ تہِ سٲرے کران استعمال بیٚیہِ چھ سُہ سستہٕ تہِ یوان